اگر وٕچھو یہِ چھُ آسان زِ أکِس اِنسانَس پٮ۪ٹھ اَکھ گوٚو سُہ اِنسان یُس گاڈنِنٛگ کَرِ اور پَتہٕ کَرِ سُہ پانہٕ مٮ۪نٹین پانہٕ واتہِ تَتھ پانہٕ تیوٗتاہ ٹایِم یا پانَس سانہِ تَتھ تَتھ چھُ اِنسان سُہ ٹایم چھُ ضٔروٗری تَتھ لَگَن اِنسانَس چھُ تَتھ ٹایم لَگان مگر ہُتھ پٲٹھۍ پونٛسہٕ چھُنہٕ تَتھ لَگان زیادٕ درٛوٚگ گژھِ نہٕ سُہ کینٛہہ اَکھ اِنسان یُس پانہٕ واتہِ یِم پونٛسہٕ کٲنٛسہِ تٔمِس اِنسانَس دِی مثلاً أڑۍ چھِ اَنان تِم یِم زَن گاڈنِنٛگ یا باغ چھِ بَناوان یا باقٕے چیٖز چھِ کَران مگر ہٮ۪وان چھِ پَتہٕ تِم بیٚیِس نَفرَس کٲم پَتہٕ چھِم تانۍ نَفَر کِرایَس پٮ۪ٹھ یا پونٛسہٕ چھِس دِوان ناو چھَس پنٛنِس باغ بغیٖچَس منٛز کٲم وٕ مےٚ پارکہِ منٛز کٲم تَمہِ پَتہٕ چھِ تٔمِس اُجرَت پیوان تھوڑا پونٛسہٕ دِون یا موٚزوٗرۍ دِوان سُہ چھُ تھوڑا گژھان درٛوٚگ تَمیُک چھُ یہِ مَسلہٕ زِ تَتھ منٛز چھُنہٕ اِنسان ہیٚچھان پانہٕ کِہیٖنۍ بٔلکہِ ییٚلہِ وَنۍ اِنسان پانہٕ چھُ کَران تَتھ منٛز چھُ تٔمِس ٹایم لَگَان مگر درٛوٚگ چھُنہٕ سُہ ہُتھ پٲٹھۍ گژھان کینٛہہ وَنۍ چھِ تھوڑا کُلۍ وغیرہ باقٕے چیٖز یِم گۄڈنٮ۪تھ اَنَن چھِ تٔمِس چھِ تھوڑا درٛوٚگۍ پَہَنۍ گژھان تِکیٛازِ آز چھُ واریاہ درٛوجَر تہٕ کُلۍ وُلۍ ہیٚکن درٛوٚگۍ یہِ تُتھ پٲٹھۍ چھُنہٕ تَتھ منٛز کانٛہہ درٛوجَر وۄجر گژھان کِہیٖنۍ تِتھ پٲٹھۍ چھُنہٕ زیادٕ سَستہٕ گژھان کینٛہہ وَنۍ چھِ یی اگر ییٚمہِ ساتہٕ پانہٕ کَرِ تیٚلہِ چھُنہٕ درٛوٚگ گژھان کینٛہہ نَتہٕ تٔمِس مٲلۍ تھٲیِو تَتھ یا گاڈَن تَتھ گاڈنَر تھایہِ تیٚلہِ چھُ ہٮ۪کان درٛوٚگ گٔژھِتھ وَنۍ چھِ اِنسانَس تانۍ سُہ کیٛاہ کَرِ